سٲنِس کۄلگٲمِس ڈِسٹِرٛکَس منٛز چھِ زیادٕ تَر زمیٖندٲری یا باغ یِمَن چھِ دانہِ وانہِ چھِ وۄپدَن ژوٗنٛٹھۍ چھِ وَسان یہِ چھِ زیادٕ سٲنِس کۄلگٲمِس ڈِسٹِرٛکَس منٛز بیٚیہِ

یہِ پرٛیوٮ۪ٹ جابٕز چھِ واریاہ کَم ییٚتہِ ییٚتہِ چھِ بے روزگٲری واریاہ زیادٕ پرٛیوٮ۪ٹ جابٕز چھِنہٕ مطلب سارنی ہہِ پرٛیوٮ۪ٹ نوکری چھَنہٕ سارنی ہٮ۪کان میٖلِتھ کیٚنٛہہ ییٚتہِ چھِ مطلب کارخانٕز یِم فٮ۪کٹِرٛی وٮ۪کٹِرٛی یِم چھِ ییٚتہِ مطلب واریاہ زیادٕ کَم اَمہٕ تہٕ اَمہِ حساب سہٕ نہِ ییٚتہِ پرٛیوٮ۪ٹ نوکری ہٮ۪کان چھِنہٕ ییٚتہِ کَہانۍ کٔرِتھ زیادٕ تَر چھِنہٕ مِثال پرٛیوٮ۪ٹ نوکری زیادٕ گژھان کیٚنٛہہ بیٚیہِ چھِ ییٚتہِ زیادٕ تَر لٔکھ مطلب بے روزگٲر سٲنِس کۄلگٲمۍ ڈِسٹِرٛکَس منٛز زیادٕ بے روزگٲری ییٚتہِ چھِنہٕ گارمٮ۪نٛٹ جاب جَلدی جَلدی میلان کیٚنٛہہ یِم زَن لَچھَن منٛز چھِ یِم شُرۍ کَران بَران فارٕم تہٕ دَپان جاب خٲطرٕ مگر تِم چھِنہٕ نیران کیٚنٛہہ لَچھَن منٛز چھِ نیران ژور پٲنٛژھ شےٚ سٲنِس گا سٲنِس ڈِسٹِرٛکَس منٛز ترٛےٚ تہِ ژور تہِ نیران اِسلیے چھِ سٲنِس یہِ کۄلگٲمۍ ڈِسٹِرٛکَس منٛز زیادٕ تَر بے روزگٲری چھِ ییٚتہِ واریاہ زیادٕ ییٚتہِ چھِ یِمَے باغ زمیٖندٲری زیادٕ یِہوٚے بیٚیہِ کانٛہہ کانٛہہ چھِ مطلب پولیٖسَس منٛز آرمی منٛز یِم تہِ چھِ زیادٕ ییٚتہِ زیادٕ تَر بے روزگٲری